اسہِ چھُ گۄڈے آب پیوان جمع کَرُن سُہ چھُ پیٚوان کینن منٛز کَرُن جمع پَتہٕ پیٚوان سِنٹیکسس منٛز ترٛاوُن سُہ چھُ لَگان وازٕوانس سُہ چھُ لَگان سِیُن وِیُن رنٕنس بیٚیہِ اتھٕ وتھٕ پٔٹراونس بیٚیہِ ترٛیش ویش چٮ۪نس کِہرٕ منٛز پیٚوان آب کَڑُن